پُلیٖس حظ چھُ پَنٕنۍ کٲم یِم جُرُم چھِ آسان یِم جَرایِم یِم رُکاونہٕ خٲطرٕ اَصٕل پٲٹھۍ کٲم کَران فار ایٚگزامپٕل حظ آز کَل حظ چھِ ڈرٛگسَس منٛز حظ چھِ لُکھ اِنوالو آسان زیادٕ اَمہِ خٲطرٕ حظ چھُ اَکھ ڈرٛایِو اَکھ چلومُت یِمو بالکل حظ چھُ یہِ اَصٕل پٲٹھۍ کٲم سَپدان اَصٕل پٲٹھۍ حظ چھِ کٲم سَپدان پُلیٖس ڈِپاٹمٮ۪نٛٹ چھُ کَران اَمیُک روک تھام چھُ واریاہ اِمپاٹٮ۪نٛٹ اور یِم حظ چھِ اَصٕل پٲٹھۍ پَنٕنۍ کٲم کَران یِم حظ چھِ أکِس سِوِلین عام شہری یُس آسان چھُ تٔمۍ سٕنٛدۍ تَحفُظ خٲطرٕ حظ چھِ یِم بِلکُل اَصٕل کٲم کَران اور مےٚ چھُنہٕ باسان اَتھ منٛز چھِ کانٛہہ اِضافی یا کانٛہہ اِضافہٕ کَرنٕچ ضوٚرَتھ بالکُل حظ چھُ یِم اَصٕل پٲٹھۍ فالو کَران اگر کَش پُلیٖسٕچ أسۍ کَتھ کَرو تِم حظ چھِ پَنٕنۍ کٲم بِلکُل اَصٕل پٲٹھۍ حظ اَنجام